تُہۍ ؤنِو مےٚ پانَس مُتعلِق مےٚ چھِ ناو فوزیا بہٕ أسۍ چھِ ترٛےٚ بیٚنہِ بہٕ چھَس تِمَو منٛز دوٚیِم اکھ بہٕ چھَس زامٕژ کُنوُہ شیٚتھ اکنَمتَس منٛز تمہِ پتہٕ چھِ مےٚ کٔرمٕژ سکوٗلِنٛگ پننِسٕے گامَس منٛز تہٕ مےٚ چھُ کوٚرمُت ٹؠنتھٕ زٕ ساس نوَس منٛز پاس تمہِ پتہٕ چھُ مےٚ کوٚرمُت ٹُویلتھٕ زٕ ساس بہَس منٛز تَمہِ پتہٕ کوٚر مےٚ آی ٹی آی کورس ڈرٛس مَیکِنگ تمہِ پتہٕ کوٚرُکھ مےٚ زٕ ساس اَکوُہس منٛز خانٛدر مےٚ چھُ اکھ بچہِ تہٕ بہٕ چھس وٕنکیٚس ایز اَےٚ ہاوُس وایِف گَرِ